ہیٚلو اسلام وعلیکُم تُہۍ چھُو حظ یہِ آمِنہ مےٚ کَڈنایے رَاتھ تۄہہِ نِش دنٛد بہٕ چھَس تُہُنٛد پیشنٛٹہٕ عایشہ عایشَہ سوپرٕ پٮ۪ٹھ أسۍ ٲسۍ رَاتھ زٕ بَجے ییٚلہِ تۄہہِ مےٚ سُہ دنٛد کوٚڑوٕ یُس تۄہہِ مےٚ دَوا دیُتوٗ مےٚ چھِنہٕ سَمجھٕے یِوان سُہ کَر چھُ کھیوٚن نہَ مےٚ گوٚو مٔشتھٕے پَتہٕ اَکھ چھِ یہِ وۅزُل کَلَر بیٛاکھ چھِ بوتَل نِیوٗل

اَچھا

اَچھا یہِ دَوا بوتَل کَر چھِ مےٚ چیٚنۍ

آ اَچھا مےٚ چھِ اَتھ دَگ آسان بہٕ ہٮ۪کیٛاہ اِنٛجَکشَن کَرنٲوِتھ اَدٕ کیٛاہ تیٚلہِ یِمہٕ بہٕ صُبَحس اوٗری اَدٕ کیٛاہ وعلیکُم سلام